وعلیکُم سلام اہَن حظ ڈٔرمٹالجِس اہن حظ کیٛاہ کیٛاہ

میڈِسَن میڈِسَن نیوٗوا چھُوا تۄہہِ اَتھ موٚتھمُت کیٚنٛہہ میٚڈِسَن کھیوٚمُت کیٚنٛہہ

اہَن حظ مےٚ چھِ اہن حظ مےٚ چھِ ڈِسٹرک ہاسپِٹَلَس اَپوزِٹ کِلنِک تُہۍ ییٖزیو توٚتنٕے بہٕ چھَس آسان دہ ٹُہ ژور تٔتھۍ پَتہٕ وٕچھ بہٕ تٔتۍنٕے کہِ بہٕ ہٮ۪کا اَتھ اَتھٕ کَروا لیٚزر کِنہٕ اَتھ دِمو دَوہے آ اچھا تُلِو بِہِو رۄبَس حوالہٕ